میٛٲنۍ فیورِٹ پٕلیس یُس چھُ سُہ چھُ پہلگام حظ چھُ گُریز چھُ بیٚیہِ حظ چھُ مانَسبَل حظ مانَسبَل چھِ أسۍ اَمہِ موٗجوٗب گژھان حظ شِکارہ رایڈِنٛگ خٲطرٕ حظ شِکارہ قٕسٕم سَوٲرۍ کھیٚنہِ حظ ما یور چھِ أسۍ گژھان گُلمرگ تَتیُک آبہٕ و ہوا وٕچھنہٕ حظ پہلگام تہِ چھُ گژھان حظ زوٗ وٕچھنہِ حظ بِلکُل